ہیٚلو اسلام علیکُم وعلیکُم اسلام آ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک آ شُکُر تُہۍ چھُوا سٲری ٹھیٖک آ سٲری ٹھیٖک تُہۍ کٕم چھِو آ آ تُہۍ کٕم چھِو تۄہہِ کوٚت کوٚروٕ فون

آ بہٕ چھَس اُلفَت وَنہٕ گام بانٛڈی پورہ پٮ۪ٹھ آ تُہۍ کٕم چھُ اَچھا بانٛڈی پورہ کَتھ جایہِ چھُ تُہۍ روزان اَچھا کٔرِو حُکُم کیٛاہ دٔلیٖلاہ آ آ آ آ

آ آ بَنہِ بَنہِ ضروٗر تۄہہِ کوتاہ چھُ ضروٗرت آ کیٛاہ چھِ ضروٗرت تۄہہِ اَچھا اَچھا آ اَتھ چھَنہٕ اَتھ چھِ گیرٮ۪نٛٹی اَتھ چھَنہٕ تۄہہِ یِیو نہٕ کانٛہہ شِکایَت تُہۍ ؤنِو تۄہہِ کوتاہ چھُ نِیُن اَچھا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ییٖوا پانَے یور تُہۍ دِیِو گۄڈٕ مالَس نظر تہٕ أتۍ نِیٖو اَچھا اَچھا ٹھیٖک اَچھا آ نہَ اَسہِ آسہِ اَسہِ چھِ گرِ تہِ آسان واریاہ گَرِ تہِ أسۍ چھِنا یِہَے کٲم کَران

تۄہہِ چھُ مَرضی یِتھٕ پٲٹھۍ تُہۍ فرٛی ٲسِو تِتھٕ پٲٹھۍ ہیٚکِو یِتھ تُہۍ آ

آ سورُے مَویشی کَچہٕ وَچہٕ آ سورُے کیٚنٛہہ بیٚیہِ چھِ اَسہِ باقٕے تہِ آسان باقٕے یِم ہَکھٕر شَکھٕر لۅکٹی لۅکٹی تِم سٲری آ آ مےٚ چھِ بیٛاکھ پاٹنَر سُہ چھُ بیٚیِس گامَس منٛز روزان تہٕ سُہ تہِ چھُ کَران یِہَے کٲم سُہ چھِ میٚے سۭتۍ آسان آ

ٹھیٖک ٹھیٖک ضروٗر اَچھا بیٚیہِ مےٚ ووٚن نا یِتسٕے یِتسٕے توہہِ چھَو پَنٕنۍ مَرضی ییٖتِس تۄہہِ مَرضی گژھٮ۪و

اَوا اَوا اَدٕ کیٛاہ چلو اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو خۅدایہِ اَدٕ کیٛاہ